پانٛژھ سَتھ دۄہ برونٛھ کوٚر مےٚ سمارٹ واچ فایربولٹ آرڈر تہٕ راتھ گٔیے سۄ ڈیلِور کہِ سُہ گٔیے ڈیلِور وِداِن آ پانٛژن دۄہَن منٛز تہٕ یُس پروڈکٹ اوس ییٚلہِ مےٚ ڈَبہٕ کھُلوو تہٕ پیکِنگ ٲسۍ زَبردست مطلب یُس سمارٹ واچ چھِ یُس گٔر چھِ تَتھ اوس نہٕ کانٛہہ پرابلِم وابلم گٔر ٲسۍ زَبردست تہٕ مطلب پیکِنگ ٲسۍ واریاہ اَصٕل کٔرمٕژ یِمو دٔیم چیٖز یُس ڈیلؤری بوے اوس سُہ اوس واریاہ اَصٕل تٔمۍ کوٚر مےٚ فون دوپُن یِتھ پٲٹھۍ چھُ چون پروڈکٹ ووت مطلب أسۍ کَتیس یِمو تِمو کوٚر مےٚ فون واریاہ اَصٕل اوس سُہ پولایِٹ اوس سُہ تہٕ دٔیُم یُس تریُم چیٖز چھُ پروڈکٹ یُس چھُ سُہ چھ واریاہ اَصٕل پروڈکٹ کِس بارَس منٛز وَنہٕ بہٕ یُس فایربولٹ واچ چھُ سُہ باسے مےٚ واریاہ اَصٕل کیازِ کہِ مےٚ گوٚو سُہ راتہٕ پٮ۪ٹھ چلاوان تہٕ گۄڈٕنیتھٕے وٕچھ مےٚ سُہ یُس چارٕج چھُ سُہ چھُ چارٕج گژھان مطلب جلدی تہٕ ٹایم تہِ چھُ واریاہ اَصٕل دِوان تہٕ بیٚیہِ یُس سِکریٖن چھُ تَمیُک ڈِسپِلے چھُ سُہ چھُ واریاہ اَصٕل بہٕ اوسُس وَنان مطلب اُمید کران کہِ اَتھ آسہِ یِژھ ڈِسپَلے بیٚیہِ چھِ تَتھ واریاہ فنگشن فنگشن چھِ تَتھ مطلب اَتھ چھُ بٔلڑ پریشر فنگشن چھُ تَتھ مطلب اَگر سُہ تھوڑا یہِ چھ کرن سُہ رِکارڑ ٹایم سیٹ چھُ کران یہِ ٹایمر چھُ اَتھ سٔٹاپ واچ چھُ اَتھ مطلب بیٚیہِ چھُ اَتھ مطلب بوٚڑ چیٖز چھُ اَتھ کہِ اَتھ چھِ ہٮ۪کان مطلب پَنٕنۍ فوٹو چھِ اَتھ لگٲیِتھ مطلب بٔتھۍ کٔنۍ ڈِسپِلے تھٲیِتھ وال پیپَر تھٲیِتھ بیٚیہِ چھِ بوٚڑ بوٚڑ چیٖز چھُ یہِ کہِ یہِ چھُ گژھان بیٚیہِ موبایلَس سۭتۍ کَنیکٹ بِلوٗٹوٗتھ کنیکٹ چھُ بیٚیہِ گژھان مطلب ژٕ ہٮ۪کھ ہکھ اَمہِ پٮ۪ٹھ کال تُلِتھ یا ژِ یٖیی اَمہِ پٮ۪ٹھ کال ژٕ ہٮ۪کھ ہکھ یورٕ کال کٔرِتھ بیٹری بیک اَپ واریاہ اَصٕل واریاہ اَصٕل بیٹری بیک اَپ کیازِ کہِ مےٚ گوٚو کران راتہٕ پٮ۪ٹھ یہِ یوٗز کَنٹِنویسلی یوٗز کران تہٕ بیٹری بیک اَپ چھُ یہِ واریاہ اَصٕل دِوان بیٚیہِ اَگر وٕچھو کہِ مطلب یُس اَمیُک رِسٹ چھُ سُہ تہِ چھُ واریاہ اَصٕل مطلب اَصٕل کالٹی ہُنٛد میٹیٖریل چھُ اَتھ تہٕ واریاہ اَصٕل واریاہ رِسٹ تہِ چھُ واریاہ اَصٕل اَتھ بیٚیہِ چھُ اَتھ اَمہِ بغٲر تہِ چھِ اَتھ واریاہ فنگشن مطلب سَپوٹٕس فنگشن چھِ اَتھ یہِ کہِ مطلب اَگر سُہ دورن یا سُہ چھُ کِرکَٹ گندان یا سُہ چھُ بیٚیہِ کانٛہہ گیم گنٛدان مطلب یہِ کہِ یہِ چھُ کران سُہ رِکارڈ کہِ مطلب ژٕ کۭتِس کالَس گندُتھ آ یہِ چھُ وَنان ژےٚ مطلب ژےٚ کۭتیاہ سِٹیپٕس کٔرِتھ فار اٮ۪کزامپٕل اَگر ژٕگژھکھ ییٚتہِ پٮ۪ٹھ پانٛژھ کِلومیٖٹر شیٚے کِلو میٖٹر پایدٔلۍ یہِ کَرِ رِکارڑ ژےٚ کۭتیاہ سِٹیپ کٔرِتھ ژٕ کۭژہ کیلریٖز مطلب کَنزیوٗم کَریتھ ٹھیٖک چھا تہٕ ژےٚ کۭژہ کیلری گَٹایتھ یہِ تہِ چھُ وٕچھان یہِ مطلب بیٚیہِ وونُے ژےٚ مےٚ بوٚڑ چیٖز اکھ اَتھ منٛز چھُ کیلکولیٹر چھُ ژٕ ہٮ۪کھ ہکھ کیلکولیٹر یوٗز کٔرِتھ بیٚیہِ چھِ اَتھ منٛز واریاہ گیمہٕ یِم ژٕ ہٮ۪کھ ہکھ گنٛدِتھ تہِ بیٚیہِ یہِ وۄنُے ژےٚ بوٚڑ چیٖز کہِ ژٕ ہٮ۪کہکھ یورٕ تہِ کال کٔرِتھ ژٕ ہٮ۪ککھ یورٕ تہِ کانٛہہ اتھ چھِ بلوٗٹوٗتھ کالِنٛگ یورٕ ہٮ۪ککھ ژٕ کٲنسہِ تہِ نفرَس کال کٔرِتھ ژٕ ہٮ۪ککھ پانٛژھ ٹو دہ کَنٹیکٹ اَتھ گرِ منٛز ایڈ کٔرِتھ فیورِٹ کَنٹیکٹ یِمن سۭتۍ سُہ ڈیلی چھُکھ کَتھ کران ڈیلی بیسِز تہٕ تِمن ہٮ۪ککھ ژٕ یور کال کٔرِتھ آرام سان ژٕ ہٮ۪ککھ موبایلسٕے پٮ۪ٹھ گرِ پٮ۪ٹھٕے ژےٚ چھُی نہٕ موبایل کڑنٕچ کانٛہہ ضروٗرت خٲلی چھُی ژےٚ بلوٗٹوٗتھ تھاوُن کَنیکٹ ژےٚ چھُی نہٕ موبایل کڑنٕچ کانٛہہ ضوٚرتھٕے ژٕ ہٮ۪ککھ خٲلی موبایلہٕ سٕے پٮ۪ٹھ ڈَریکٹ کال کٔرِتھ تہٕ یہِ چھُ اکھ بوٚڑ بار بینِفٹ اَتھ سٔمارٹ واچ فایربولٹ سمارٹ واچ تہٕ اوٚور آل یُس یہِ سٔمارٹ واچ چھُ واریاہ اَصٕل واریاہ واریاہ زیادٕ اَصٕل